پانٛژن سِٹیٹن ہِنٛدۍ ناو چھِ یِتھ پٲٹھۍ جموں اینٛڈ کشمیٖر چھِ میٖزورم چھِ راجستان چھِ ہریانا چھِ تہٕ تِلنٛگانا چھِ